یِم سٲنۍ پُرکھ پرٛٲنۍ لوٗکھ چھِ ٲسمٕتۍ تِم چھِنہٕ ٲسمٕتۍ یوٗتاہ تہِ نہٕ سَنان کِہیٖنٛۍ تہِ نہٕ یا تِم چھِ اَگر برٛونٛہہ چھِ ٲسمٕتۍ کُلۍ ژَٹان یا یا چھِ ٲسمٕتۍ یہِ آب کران یِتھٕ کٔنۍ یوٗز تِمَن چھُ اوسمُت واریاہ زیادٕ یہِ تَکلیٖف گژھان تِمَن چھُ اوسمُت باسان ظٲہرا یہِ چھُ یہِ یہِ چھُ مطلب یہِ اَسہِ نۄقصان گژھِ گژھان تہِ چھُ نۄقصان اَسہِ مَگر ییٚلہِ أسۍ جَنگلَس منٛز دَہ کُلۍ ژَٹو اَسہِ چھِ لاگٔنۍ وُہ کُلۍ یِتھٕے کٔنۍ چھُ ییٚلہِ أسۍ آب چھِ کران اَسہِ چھُنہٕ کرُن غلط آب یوٗز کِہیٖنٛۍ تہِ نہٕ اَسہِ چھُ کَرُن اَصٕل جایہِ آب یوٗز اَگر اَسہِ کُنہِ جایہِ چھِ نیچرَل رِسورسٕز چھِ أسۍ اَصٕل پٲٹھۍ کران یوٗز اَگر أسۍ کُنہِ جایہِ چھِ اَگر أسۍ گرِ چھِ سَبزی بَناوان اَتھ چھِ أسۍ اَصٕل پٲٹھۍ دیُن آب اَسہِ چھُنہٕ بے فٔضوٗل کَرُن آب خَرٕچ کِہیٖنٛۍ تہِ نہٕ یا یِتھٕے کَنۍ چھُ لٔکٕر اَسہِ چھِ لٔکٕر کران یوٗز پَنہٕ نیٚن مطلب مَکانن منٛز أسۍ چھِنہٕ کران فٔضوٗل کِہیٖنٛۍ تہِ نہٕ کِیُتھ آسہِ گژھان نیٚچرل رِسورسٕزٕے کَم توٗتاہ تہِ چھُنہٕ اَسہِ کَرُن کِہیٖنٛۍ یِم پرٛٲنۍ لوٗکھ چھِ ٲسمٕتۍ وَنان تِم چھِ ٲسمٕتۍ وَنان یہِ شیخ اُل شیخ اُل کا شیخ اُلعالم چھُ وَنان اَن پوٚشہِ تیٚلہِ ییٚلہِ وَن پوٚش تہٕ یِتھٕے کٔنۍ چھِ تَوے چھِ تِم ٲسمٕتۍ مطلب یِم کُلۍ وُلۍ ژَٹان کِہیٖنٛۍ تہِ نےَ کُلۍ کٔٹۍ ٲسمٕتۍ ژٹان کِہینۍ تہِ نہٕ تہٕ تِم چھِ ٲسمٕتۍ واریاہ زیادٕ احتِیاط کران یِم کُلۍ ژَٹنَس وُلۍ ژَٹنَس پیٚٹھ مَگر یُس نٔو جنریشَن چھِ یِم چھِ زیادٕ یِم چھِ زیادٕ تِجارتَس منٛز پَکان برٛونٛہہ اِسی لیے چھِ پیٚوان یِمَن یِمن چھُ پیٚوان یِمَن چیٖزَن ہٕنٛز ضروٗرت مَطلب کُلۍ ژَٹنٕچ یہِ چھُ ضروٗری مَگر اَسہِ چھُ أسۍ أسۍ ما تھاوَو یِتھٕے کٔنۍ ییٚتہِ چھِ یہِ کیٛاہ گاو مطلب گُپَن زَن ہا چھُ مَران سُہ چھُ اَسہِ ژَھُنان دٲرِتھ یِتھٕے کٔنۍ چھُ کُل کُل زَن پیٚیہِ ؤسِتھ یہِ ما ژھُنہون أسۍ تٔتی ترٛٲوِتھ یہِ چھُ اَسہِ اَنُن ضروٗری گرٕ یہِ چھُ اَسہِ لاگُن کامہِ یہِ چھُ اَسہِ اِستعمال کَرُن تیٚلی دِیہِ شوٗب تیٚلہِ یِنۍ اَتھ رۄپیہِ پانژھ ییٚلہِ أسۍ گرِے مطلب ییٚلہِ أسۍ ییٚلہِ یُس یہِ کران آسہِ یہِ بِزنِس یُس یہِ کران آسہِ یہِ بِزنِس لٔکٕرِ بِزنِس تہٕ ییٚلہِ سۄ اَنہِ جَنگلہٕ پیٚٹھ سُہ کرِ اَتھ محنت اَصٕل پٲٹھۍ سُہ کٕنہِ تیٚلہِ ییٚلہِ تٔمِس پوٚنسہٕ نتہٕ ما گرِ بِہِتھ ما یِنۍ تٔمِس پوٚنسہٕ اس لیے ییٚلہِ أسۍ ییٚلہِ أسۍ دَہ کُلۍ ژَٹو اَسہِ چھُ ضروٗری لاگٕنۍ وُہ کُلۍ اَسہِ چھُ تھاوُن اوٚرکُن تہِ خَیال نہَ نیچُرَل رِسورسٕز گژھَن نہٕ کَم کِہیٖنٛۍ تہِ نہٕ یِم پرٛٲنۍ چھِ ٲسمٕتۍ تِم تہِ چھِ ٲسمٕتۍ ٹھیٖک سونچان تِم چھِ ٲسمٕتۍ وَنان اَگر أسۍ أسۍ سیدَو یِمَن بیٛاکھ تہِ سیٚدِ یِمَن تہٕ اَتہِ روزِ نہٕ کِہیٖنٛۍ تہِ نہٕ مَگر یہِ چھُ اَسہِ سٲرسٕے تھاوُن خَیال تہٕ اَسہِ اَسہِ گژھن نہٕ نیچُرَل رِسورسٕز تہٕ موکلَن مۄکلٕنۍ کِہیٖنٛۍ یا اَسہِ چھُ کَرُن آب یِتُے یوٗز کہِ پَگاہ گژھِنہٕ اَسہِ آبٕچ پرٛابلِم گژھٕنۍ کِہیٖنٛۍ تہِ نہٕ اَگر أسۍ پَنٕنِس بانٛڈی پورہَس منٛز وُچھو ییٚتہِ چھَنہٕ گژھن آبٕچ پرٛابلِم کِہیٖنٛۍ تہِ نہٕ کیٛازِ کہِ اَسہِ چھُ ییٚتہِ ییٚتہِ دریایہِ جہلِم پَکوُن اس لیے چھِنہٕ اَسہِ پرٛابلِم گژھان کِہینۍ تہِ نہٕ ییٚتہِ چھُ یِمہٕ ییٚتہِ چھُ یہِ کیٛاہ لٔکٕر چھِ یہِ چھُ اَسہِ ازکَل چھُ لٔکٔر چھُ یُس یہِ چھُ اَسہِ از پَشَن تانۍ پَشَن تانۍ پینلِنٛگ کران اَمہِ لٔکٕرِ سۭتۍ تیٚلہِ ییٚلہِ اسہِ نیچُرل رِسورسٕز چھَ وۅنۍ اَگر اَسہِ نیچُرل رِسورسٕز ییٚتہِ ختٕم گژھن یِم اَسہِ یِم نیچُرَل چھِ مَگر قُدرٔتی چھِ یِم رِسورسٕز ییٚلہِ وۅنۍ اَسہِ یِم ختٕم گژھان تیٚلہِ کیٛاہ کرو أسۍ اَسہِ چھُ تھاوُن اوٚرکُن تہِ خاص خَیال نا بُزرٕگ چھُ پوٚز ٲسمٕتۍ وَنان اَسہِ چھُ اوٚرکُن تہِ تھاوُن خیال نہَ اَگر اَسہِ دَہ کُلۍ ژَٹو اَسہِ چھِ وُہ کُلۍ لاگٕنۍ